ہیٚلو اَسلامُ عَلیکُم تُہۍ چھِوٕ حظ حمزہ فُلووَر نٔرسٔری یِم اِسلام آباد چھِوٕ حظ اَسہِ کریٛاو تۅہہِ فون یہِ تُہۍ کَم کَم یِم پوشن ہٕنٛز ویٚرایٹی چھَوٕ اتہِ موٗجوٗد ریٚٹ کیٛاہ چھِوٕ تُہۍ یِمَن وَنان یَمن چھَنا کُنی کِنہٕ یِمَن چھِ اَلگ اَلگ یہِ یِمَن کوٗتاہ ٹایم چھِو تُہۍ دِوان پَتہٕ وارینٹی مطلب کٍتِس کالس روزان یِم ما چھِ ہۅکھان وۅکھان کیٚنٛہہ کہِ یِمن چھِ کھاد ترٛاوٕنۍ بَدل کیٚنٛہہ قٕسم اچھا گملہٕ گملن منٛز یِم روٗوان چھِ پوش تِم چھِوٕ حظ تۅہہِ تِم لۅکٕٹۍ لۅکٕٹۍ تِم چھِوا تُہۍ گملہٕ ہیٚتھ دِوان کِنہٕ تِم چھِوٕ تُہۍ گَملہٕ ؤرٲیی دِوان ٹھیٖک بیٚیہِ چھِناہ تِم یہِ گُلِ آفتاب گُلِ آفتاب کٍتِس چھِوٕ تُہۍ دِوان یہِ ٹوٗلِپ چھِ ٹوٗلِپ سُہ چھا روزان اچھا یُس یہِ اچھا الوٗویرا چھُوا تۅہہِ سُہ لیلی چھُوٕ حظ تُہۍ کٔژِ بَجہِ تُہۍ مطلب تُہۍ چھِوٕ دۅہَے دۅہَے آسان اَتہِ کِنہٕ تُہۍ چھِوٕ کُنہِ دۅہ آسان آف تھوٚومُت چَلو اگر وۅنۍ أسۍ تیٚلہِ حظ یِمو أسۍ پگاہ یا کٲلۍکیٚتھ تھوڑا وۅنۍ ڈِسکاوٗنٛٹ میلہِ حظ وُچھِو وۅنۍ کٲتیٛاہ چھِ نِنۍ اَسہِ ٲسۍ لَگ بَگ نِیُن پٍنٛژاہ شیٚٹھ چَلو حظ ٹھیٖک چَلو حظ تُلِو حظ کیٚنٛہہ نہَ حظ چھُنہٕ چَلو حظ